اسلام علیکُم سٮ۪کَنٛڈ پرٛوٚڈَکٹ حظ اوس اَسہِ تھوڑا بایکہِ ہٕنٛز پرٛابلِم اَسہِ اوس نہٕ لِفٹ وِفٹہٕ کِہیٖنۍ تہٕ پَتہٕ حظ کٔر کٲم پَتہٕ حظ کٔر وارٕ وارٕ وارٕ وارٕ حظ کٔر محنت پَتہٕ تہٕ پَتہٕ حظ گٔے تھوڑا کوٚڈ بٮ۪نٛکَس پٮ۪ٹھ لون تہٕ تہٕ پَتہٕ حظ گٔے أسۍ بایکہِ پٮ۪ٹھ یہِ پَتہٕ حظ گٔے أسۍ بٮ۪نٛکَس پٮ۪ٹھ بَنٲے اَسہِ کاکَد واکَد تہٕ کوٚڑ لون وون پَتہٕ سونٛچ اَسہِ أسۍ کَڑو بایک تہٕ پَتہٕ حظ کٔڑ اَسہِ بایک تہٕ پَتہٕ ٲس نہٕ اَسہِ ٹٮ۪نشَن وٮ۪نشَن گژھان کِہیٖنۍ اَسہِ اوس پٮ۪وان اورٕ یورٕ گژھُن کامہِ حظ اوس پٮ۪وان گژھُن تہٕ تمہِ نِش ٲس تھوڑا گَژھَن دِقَن تہٕ پرٛیویٹ گٲڑۍ ٲس نہٕ سَہَل سَہَل بَنان کِہیٖنۍ تہٕ تَمہِ کِنۍ حظ کٔڑ مےٚ پَتہٕ پانَے لِفٹ پَنُن تہٕ کٔرٕم محنت کوٚڑُم حظ لون وون تہٕ بوٚرمَس حظ اوٚڑ تہٕ تہٕ اوٚڑ اوس بَران قٕسطہٕ پَتہٕ قٕسطہٕ کیٚنٛہہ ٹایِم حظ گوٚو تہٕ پَتہٕ حظ کٲم حظ بَڑے نہٕ حظ تہٕ پَتہٕ حظ پیٚیہِ ٲس پٮ۪وان ٲسۍ نَفَر زٕ ژور آسان تہٕ کٲم بَڑے تہٕ پَتہٕ ٲسۍ نہٕ ہٮ۪کان اٮ۪ڈجسٹ گٔژھِتھ بایکہِ پٮ۪ٹھ کِہِنۍ تہٕ پَتہٕ حظ کٔر کٲم پَتہٕ حظ کٔڑ سونٛچِم وۄنۍ کَڑو أسۍ گٲڑۍ اَکھ پَتہٕ حظ کٔر اَسہِ کٲم پَتہٕ ٲسۍ أسۍ کَران مَشوَر کوٚر اَسہِ گَرِ مَشور تہٕ اَسہِ دوٚپ أسۍ کَڑو وۄنۍ گٲڑۍ پَتہٕ حظ ووٚن گَرکیو ٹھیٖک چھُ کٔڑِو گٲڑی تہٕ پَتہٕ حظ بَنٲے اَسہِ گاڑِ کاکَد تہٕ

کٔر حظ اَسہِ گٲڑۍ بُکِنٛگ بٔرۍ حظ اَسہِ اَتھ پونٛسہٕ وونٛسہٕ تہٕ گٔے أسۍ اَتھ جَمکَشس پٮ۪ٹھ کٔرنٲو حظ یَتھ کٲم وٲم باقی واقی سورُے چیٖز لاگنوو اَتھ سٕپیٖکَر وٕپی سورُے کیٚنٛہہ حظ ٹایِپھ وایِپ کَرنو حظ اَسہِ فِکٕس اَتھ تہٕ تمیُک تہٕ حظ کھٔتۍ اَتھ چارٕج وارٕج تہٕ اورٕ یورٕ تہٕ تہٕ کوٚر حظ کَمپٕلیٖٹ بیٚیہِ حظ کوٚڑ اَسہِ لون بیٚیہِ أڑہان تھوڑا تہٕ گاڑِ ہٕندۍ موٗجوٗب تہٕ پَتہٕ حظ کٔر اَسہِ کٲم پَتہٕ حظ وٲج اَسہِ گٲڑۍ تاہ تہٕ بَس کَرنٲو گٲڑۍ تہٕ بُکِنٛگ تہٕ پَتہٕ حظ کٔر کٲم تہٕ پَتہٕ حظ وٲج اَسہِ گٲڑۍ تہٕ پَتہٕ حظ ٲسۍ کَران کٲم تہٕ پَتہٕ ٲسۍ گژھان نیران کامہِ أسۍ نَفَر ژور پانٛژھ آسان تہٕ گژھان ٲسۍ ٹٮ۪نشَن رُستُے اوس اٮ۪ڈجَسٹ اوس گژھان تہٕ پٮ۪ٹھٕ حظ آسان تۭر تہٕ تہٕ پَتہٕ اوس اَسہِ اوس گاڑِ منٛز اوس گژھان وٕشنیرٕے تھوڑا تہٕ بیٚیہِ اوس نہٕ عزاب تہٕ گژھان کِہیٖنۍ بیٚیہِ اوس پٮ۪وان دوٗر تہٕ کامہِ اَکہِ دۄہ کُنہِ دۄہ اوسُس پٮ۪وان دوٗر تہٕ گژھُن کُنۍ دۄہ اوس نَزدیٖکٕے تہٕ تہٕ دوٗر دوٗر اوس نہٕ چلان کِہیٖنۍ تہٕ دوٗرِس ٲس پٮ۪وان گٲڑۍ کَڑٕنۍ تہٕ نَزدیٖک اوس گژھان اٮ۪ڈجَسٹ تہٕ پَتہٕ حظ کر کٲم پَتہٕ ییٚلہِ اَسہِ حظ اَسہِ گٲڑۍ وٲڑۍ کٔر تہٕ پَتہٕ ٲسۍ کَران کٲم ٲسٕم محنت وحنت پٮ۪وان أسۍ کَران تہٕ والَن ٲسۍ یہِ نَکھٕ لون گاڑٮ۪ن ہُنٛد تہٕ بایکہِ ہُنٛد تہٕ بَران ٲسۍ قٕسطہٕ وارٕ وارٕ تِکیٛازِ کٲم ٲس نہٕ حظ ہورٕ واریاہ چَلان تہٕ اَمی کِنۍ پَتہٕ حظ کٔر کٲم تہٕ ییٚلہِ حظ کٲم وٲم چھِنہٕ حظ ییٚلہِ حظ کٔر نہٕ حظ واریاہ کٲم تہٕ بَس گاڑِ ہُنٛد تہٕ حظ وںول نٮ۪سفہٕ قٕسہٕ نَکھ تہٕ بایکہِ ہُنٛد تہٕ وول پَتہٕ حظ اوس کٔر اَسہِ کٲم پَتہٕ ووٚن اوس اَسہِ بَرادَر تہٕ تٔمۍ ووٚن بہٕ کَڑٕ بٔڑ گٲڑۍ تہٕ بہٕ نیرٕ نٮ۪بَر بہٕ چلاو نیٚبرٕ گٲڑۍ تہٕ پَتہٕ حظ پیوٚو اَسہِ کَرُن کٲم پَتہٕ حظ پیوٚو اَسہِ تھوڑا بیٚیہِ کَڑُن لون وون تہٕ بیٚیہِ حظ ٲسۍ اَسہِ پَنٕنۍ پونٛسہٕ تہِ زیٖنمٕتۍ کامہِ پٮ۪ٹھ تہٕ تِم تہٕ حظ پے پَتہٕ کٔڑ حظ رۄپیَس دَہَن پَنٛدہن لَچھَن اَسہِ بٔڑ گٲڑۍ تہٕ تٔمِس خٲطرٕ تٔمۍ حظ ووٚن دوٚپُن بہٕ گژھ نٮ۪بَر گٲڑۍ چلاونہِ اَسہِ حظ ٹھیٖک چھُ تہٕ پَتہٕ حظ زٕ کٔر اَسہِ کٲم تہٕ بٔرۍ حظ اَسہِ گاڑِ واڑِ بَنٲو اَسہِ کاکَد بٔرِس أسۍ پونٛسہٕ وونٛسہٕ پانٛژھ ٲٹھ لَچھ حظ بٔرِس تَتھ تہٕ بیٚیہِ کوٚڑ لون وون تہٕ تہٕ بٔرۍ اَسہِ تَتھ تہٕ پونٛسہٕ پَتہٕ حظ کٔر کٲم اَسہِ پَتہٕ حظ وٲج اَسہِ یہِ گٲڑۍ تہٕ بٔڑ گٲڑۍ تہٕ بَس پَتہٕ حظ اوس کَران کٲم پَتہٕ حظ اوس بوے بَران تہٕ کٔرٕن حظ کٲم بَران اوس گاڑٮ۪ن واڑٮ۪ن تہٕ یہِ ژوٗنٛٹھۍ ووٗنٛٹھۍ حظ کَران لوڈ ووڈ تہٕ تہٕ بَس حظ اوس نِوان اوٗرۍ تہٕ جوٚم بَس پَتہٕ حظ کٔر کٲم تہٕ بیٚیہِ حظ اوس بہٕ تہِ اوس یَپٲرۍ تہِ کَران کٲم وٲم آرام سان تہٕ اوسُس بہٕ تہِ یَپٲرۍ تہٕ پونٛسہٕ زینان تہٕ ٲس تھوڑا سِچویشَن خرابٕے لون وون اوس حظ اوس واریاہ کیٚنٛہہ تہٕ یہِ تہِ پیوٚو اَسہِ وارٕ وارٕ نَکھٕ والُن تہِ تَمی کِنۍ حظ اوس تھوڑا لونُک تھوڑا اوس چار اوس بٮ۪نٛک وٲلۍ وٮ۪نٛک وٲلۍ ٲسۍ نہٕ مانان کِہیٖنۍ یِم ٲسۍ وَنان قٕنٛس قٕسط بٔرو ٹایمَس پٮ۪ٹھ نَتہٕ یِمو أسۍ گَرٕ تہٕ تَمی کِنۍ حظ اوس بوٚڑ بوے تہٕ کَران محنت سُہ تہِ حظ اوس نٮ۪بَر پَکان تہٕ بہٕ تہِ حظ اوسُس یَپٲرۍ مٔزوٗر زٕ ژور ساران تہٕ بیٚیہِ اوس کَران کٲم تہٕ آوُٹ سایِڈ نٮ۪بَر اوس کٲم کَران تہٕ زینان ٲسۍ تھوڑا بہت ٲسۍ بَران بٮ۪نٛکَس تہٕ قٕسط آرام سان ٹٮ۪نشَن رُستُے بَس پَتہٕ حظ کٔر اَسہِ کٲم بَس پَتہٕ حظ اوس بوے تہٕ بَس اوس نہٕ اَسہِ بَس پَتہٕ ژٔج اَسہِ تھوڑا پریشٲنی پَتہٕ کٔر نہٕ حظ محنت وحنت أنۍ نہٕ حظ اَسہِ یہِ گٲڑۍ تہٕ حظ کٔڑ اَسہِ لۄکٕٹ گٲڑۍ بَس کٔر پریشٲنی حظ ژٔج گٔے حظ دوٗر پَریشٲنی تہٕ تَمی کِنۍ اوس تھوڑا اَسہِ سِچویشَن واریاہ زیادٕ خراب تہٕ پَتہٕ حظ کٔر محنت وحنت بَس حظ کَمٲے پونٛسہٕ تہٕ بایِک تہٕ ٲس بَس تَمیُک قٕسطہٕ وول اَسہِ سورُے نَکھ تہٕ اَسہِ تہٕ حظ کَڑے سُہ پانَس مَکلوو حظ تَمیُک قٕسطہٕ تہٕ بیٚیہِ حظ اوس گاڑِ ہُنٛد تہٕ تِم تَمیُک تہٕ حظ مَکلوو تَمیُک تہٕ اوس کَمٕے اوس بٔڑ گٲڑۍ تہٕ تَمیُک اوس تھوڑا بہت ٲسۍ تٔتھۍ خٲطرٕ أسۍ واریاہ زیادٕ محنت کَران تِکیٛازِ أسۍ والو سُہ نَکھٕ وۄنۍ تہٕ تَمیُک لون اوس تھوڑا واریاہ زیاد تہٕ تَتھ خٲطرٕ تہٕ ٲسۍ محنت کَران بوے تہِ اوس کَران محنت تہٕ بہٕ تہِ اوس کَران محنت مول تہٕ اوس کَران محنت تہٕ بَران ٲسۍ تَتھ قٕسطہٕ تہٕ بیٚیہِ اوس سُہ تہِ زینان رۄپیہِ دَہ تہٕ ترٛاوان اوس سُہ تہٕ وارٕ وارٕ وارٕ وارٕ تھٲے اَسہِ پَتہٕ تَتھ یِمَے کیٚنٛہہ لَچھ بَقایَت تہٕ باقی ہٕن ٲس أسۍ بَران بٔر اَسہِ تَتھ قٕسطہٕ پٲٹھۍ تہٕ تَتہِ پٮ۪ٹھ حظ کوٚر اَسہِ آرام وارام ٹٮ۪نشَن سَختی حظ ژَلرٲو کٔر دوٗر سَختی تہٕ تَمۍ کِنۍ کٔڑ ژٔٹ اَسہِ پریشٲنی پانَس کٔر اَسہِ دوٗر تَوَے ییٚمہِ کِنۍ بَس وۄنۍ نہٕ چھِنہٕ حظ مطلب چھِ أسۍ شُکُر حظ خۄدایَس کُن سِچویشَن چھِ وٕنکٮ۪نَس ٹھیٖک تہٕ کانٛہہ پریشٲنی چھَنہٕ کِہیٖنۍ تہٕ ییٚتہِ پٮ۪ٹھ حظ اَسہِ یِم گاڑِ واڑِ اَنہِ تہٕ اَمۍ سۭتۍ تہِ زیٖن اَسہِ تھوڑا پونٛسہٕ وونٛسہٕ تہٕ گوٚو اَسہِ آو اَسہِ آرام تہٕ شُکُر حظ خۄدایَس کُن اَمہِ نِش تہٕ ژٔج ٹٮ۪نشَن کانٛہہ پریشٲنی چھَنہٕ وٕنکٮ۪نَس کِہیٖنۍ ییٚتہِ پٮ۪ٹھ اَسہِ یِم گاڑِ واڑِ اَنہِ تَتہِ پٮ۪ٹھ حظ کوٚر آرام پونٛسہٕ زیٖن کامہِ چھِ نیران اَصٕل پٲٹھۍ مٔزوٗر زٕ ژور چھِ پَکناوان شُکُر حظ خۄدایَس کُن آز چھِ پونٛسہٕ پٮ۪وان اَصٕل